مےٚ ہَسا کَرے تُہنٛدِ ییٚمہِ پٮ۪ٹھ ہاٹ بیوریج یِم مطلب کہِ کافی کَرے مےٚ آرڈَر یہِ ہَسا اَتھ اَتھ ہَسا گٔژھ یِن کینٛہہ پرٛاپَر کَنڈِشَنٕز روزِ نہِ ییٚمہِ سۭتۍ یہِ اَصٕل روزِ گَرٕم روزِ تہٕ یہِ گٔژھ واتٕنۍ پٮ۪کیج گٔژھ آسٕنۍ اَتھ اَصٕل یہِ گوٚژھ واتُن نَفرَس تانۍ اَصٕل اَصلِس ٹایمَس منٛز